وعلیکُم اَسلام آ بہٕ چھُس قٔیوٗم مَنظوٗر تُہۍ کٕم چھُ اَچھا ٹھیٖک ٹھیٖک چھُو حظ اَصٕل پٲٹھۍ چھُو حظ اَہَن حظ شُکُر حظ خۄدایَس کُن فَرمٲیِو حظ اَہَن حظ اَسہِ چھِ آسان تہٕ أسۍ چھِ کٕنان تہٕ أسۍ چھِ رَچھان تہٕ کٕنان تہٕ تۄہہِ کیٛاہ اوسوٕ کَرُن

اَچھا تۄہہِ چھُو حظ یِم یِمَے کَٹہٕ برٲے ضروٗرت کِنہٕ ژھاوجہٕ واوجہٕ تہِ چھَو ضروٗرت اَچھا ٹھیٖک کٲتیٛاہ حظ چھُ ضروٗرت اَچھا ٹھیٖک اَچھا ٹھیٖک تۄہہِ کَر ٲسِو یِم نِنۍ ریٹ حظ چھِ گژھان مطلب یہِ چھِ تولنہٕ وایِز آسان اَز چھِ یہِ کیٛاہ ژٕ چھُکھ نہٕ وُچھان پانہٕ تہِ اَگر اَز کَٹہٕ ماز چھِ نِوان کَٹہٕ ماز کِلوٗ کیٛاہ چھِ اَتہِ یِوان اَتہِ چھِ یِوان سَتھ ہَتھ رۄپیہِ چھِ کَٹہٕ ماز کِلوٗ یِوان تَتہِ کیٛاہ چھِ آسان پھٔلۍ زٕ ترٛےٚ ژٕ وُچھکھ حظ پانہٕ تہٕ مطلب اتہِ کوٚت اَتہِ کھٔسوِ تۄہہِ کَم سے کَم مےٚ باسان کھَسنَس رۄپیہِ لَچھ زٕ ژور پانٛژھ کھَسنو تۄہہِ یِمنٕے اَگر تۄہہِ مطلب ییٖتیٛاہ نِیِو نہٕ حظ اَہَن حظ کَٹھنٕے یٲژ کَٹھنٕے یٲژ کھَسنو تۄہہِ فِلحال رۄپیہِ لَچھ زٕ ژور تِکیٛازِ یِم چھِ گژھان درٛۅگۍ یِہُنٛد ماز چھُ واریاہ درٛۅگ ژٕ تھاو پَتہٕ حظ اَگر تۄہہِ ژھاوجہِ آسنو زٕ ژور پانٛژھ ضروٗرت تِمَن تہِ کھَسہِ تِمَن کھَسہِ نہٕ مگر تیٛوٗت کِہیٖنٛۍ وۅنۍ گوٚو یِمَن کَٹہٕ کھَسٮ۪و تۄہہِ واریاہ زیادٕ سُہ حظ چھِ پَتہٕ سَہَل مَسلہٕ ییٚلہِ حظ ژٕ نِکھ نہٕ حظ پَتہٕ پَتہٕ اَگر ژٕ کَٹھ وُہ نِکھ پَتہٕ کیٛازِ کَرٕ نہٕ بہٕ کَم زیادٕ رۄپیہِ دَہ یُس یہِ گژھٕ سُہ چھُ پَتہٕ گژھان اورٕیورٕ تَتھ منٛز چھِنہٕ پَتہٕ کیٚنٛہہ پَرواے سُہ حظ دِمہٕ بہٕ پَتہٕ نَرمٕے کیٚنٛہہ نہٕ حظ چھُنہٕ ژٕ حظ چھُکھ وُچھان پانہٕ تہِ اَز کیٛاہ چھِ کَٹہٕ ماز یِوان اَز چھِنہٕ یِوان کِہیٖنٛۍ اَز چھِ سَتھ ہَتھ رۄپیہِ چھِ کَٹہٕ ماز کِلوٗ یِوان تَتہِ چھِ پھٔلۍ زٕ یِوان ژھاوٕلۍ حظ کٔژ گژھَن تہٕ تیٛوٗت گژھِ نہٕ کِہیٖنٛۍ تہِ فرق گژھِ تَتھ واریاہ زیادٕ

ژٕم ژٕ مہٕ حظ ہےٚ ٹٮ۪نٛشَن کِہیٖنٛۍ ژٕ یہِ حظ ژٕ یہِ پَگاہ اَکہِ دۄیہِ دۅہۍ یہِ ژٕ آرام سان ژٕ دِکھ نظر ژٕ وُچھِتھ تھاوکھ پنٕنہِ آے نظرِ تَل وُچھِتھ ژےٚ کُس کیٛاہ آسی ضروٗرت کَمہِ آے کیٛاہ آسی ضروٗرت ژٕ وُچھَکھ آرام سان پِتہٕ ییٚلہِ ژےٚ حساب یی پَتہٕ چھِ سہلٕے أسۍ کَرو پَتہٕ کَرو سودا وودا کَرو تہٕ أتی وُچھَکھ پانَے اَصٕل پٲٹھۍ اَہَن حظ ژٕ حظ ییٖزِ پَگاہ اِنشاء اللہ